ہیلو اَسلام علیکُم تُہۍ چھُو حظ فِزا جان ییٚمہِ راہِ سکوٗل پٮ۪ٹھ ٹیٖچر بہٕ حظ چھَس ساہِل صٲبٕن مےٚ پیرٮ۪نٹ حظ چھِ أسۍ اَتہِ حظ چھُ سون یہِ پَران بَچہِ اکھ ییٚمِس ساہِل چھُ ناو تھٲڑ کٕلاسَس اَہن حظ آ تٔمِس گوٚو رٮ۪تھ کھٔنڈ گوٚو تٔمِس اور یِوان اَہن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک اۭں تٔمۍ سٕنٛز پرٛاگرٮ۪س کیٛاہ چھِ حظ ییٚمہِ رٮ۪تہٕ پٮ۪ٹھ سُہ کیٛاہ اَصٕل چھےٚ پَران حظ دَربہٕ دٔری مہ چھُ کَران آچھا زیادٕ کانٛہہ سَبجَکٹ مَہ چھُس ویٖک پیٖک پَران چھےٚ اَصٕل

آ فیٖس کوٗتاہ حظ چھُ اَتھ رٮ۪تَس اَتہِ اَہن حظ فیٖس ؤنِو آ ساس بَہہ شَتھ آ گاڑِ فیٖس کوٗتاہ حظ چھُ گاڑِ فیٖس شےٚ ہَتھ ہا ہُم چھِ بَہہ شَتھ تہٕ یِم چھِس شےٚ ہَتھ نہ آچھا آ یہِ ؤنۍتو یہِ میتھَس منٛز اَصٕل پَران اَدٕ سا حظ اَدٕ سا تٔمِس ٲسۍزیو تَتہِ خیال تھاوان ٹِفَن وِفَن چھا کران اَصٕل پٲٹھۍ اَدٕ سا حظ یِتھ پٲٹھۍ کوٗتاہ چھُ پَران اَہن حظ فون چھُ چلاوان تَتھ پٮ۪ٹھ چھِس أسۍ دِوان بیزتی فون مہ چلاو تُہۍ تہِ حظ ٲسۍوُس اَتہِ وَنان

اَصٕل چھا یہِ کھٔرسی گی مہ چھُ کَران اَدٕ سا حظ اَدٕ سا چلو خیال وَیال ٲسۍزیو تٔمِس تھاوان بیٚیہِ ؤنۍزیو یہِ سارنی ٹیٖچرَن اَصٕل پٲٹھۍ پَرناوٕںۍ سٲری سَبجَکٹ آچھا تُلِو آچھا تُلِو اَس